سانؠن سکوٗلن منٛز نہ حظ چھُنہٕ بالکلٕے کِہیٖنۍ آسن ییٚتہِ چھِ صرف سکوٗل آسان صِرف چھُ آسان یہِ اکھ بِلڈِنٛگ بنیمٕژ باقٕے چھُنہٕ آسان کہیٖنۍ اَسہِ چھُ پیٚوان اَسہِ اوس مےٚ چھُ پَنٕنۍ اِنِشَل ڈیز یاد ییٚلہِ بہٕ لۄکُٹ اوسُس اَسہِ آسہٕ پیٚوان بۄہرِ نِنہِ گرے تِمنٕے پؠٹھ اوس پیٚوان اَسہِ بیٚہُن اۭں گُڈ ٹایلیٚٹس کی بات تو دوٗر ہی ہے یِہٕنٛز کَتھ چھِ دوٗر اَسہِ چھُ اوس پیٚوان اوٚپنَس منٛز اوٚپنَس منٛز مطلب یہِ اَسہِ مطلب پِشاب وِشاب اوس یِوان سُہ اوس پیٚوان اسہِ اوٚپنَس منٛز کَرُن یا ڈرٛنٛکِنٛگ واٹر اوس نہٕ آسان بِلکُلٕے ییٚتہِ اوس نہٕ سانؠن گَرَن منٛز ڈرٛنکِنٛگ واٹَر تہٕ سانؠن سکوٗلَن منٛز کِتھ کٲٹھۍ ڈِرٛنٛکِنٛگ واٹَر آسہِ ہا اۭں بُکٕس آسہٕ میلان تِم تہِ ژھیٚنمٕژ وینمژ بُکٕس ڈیٚسٕک ویٚسٕک چھَنہٕ کِہیٖنۍ بیٚنٛچ ویٚنچ چھَنہٕ کِہیٖنۍ مےٚ وٕچھمٕتی اَز تانۍ لایفہِ منٛز یوٚتانۍ بہٕ کَم سے کَم ٹُویٚلتھَس کھوتُس توٚتان چھِنہٕ مےٚ وٕچھمٕتۍ کینٛہہ سانہِ اِمپروٗ چھُ یہِ کَرُن گورمینٹس گورمنٹَس چھِ پالسی فریم کَرنہٕ یِم گورمنٹ سکوٗل چھِ یِمَن پَز چھِ سارے بیسِک فیسَلٹی تھاوٕنۍ یا أکِس بَچَس چھُ پیٚوان سکالرشِپ دِیُن گورمیٚنٹ چھُ دِوان رۄپیَس ژور ساس پانٛژھ ساس تَتھ چھُنہٕ یِوان کِتابن ہُنٛد خرچہِ چھُ وٕنکؠن تمہِ کھۄتہٕ واریاہ زیادٕ دہَن ساسن چھِ أکِس بَچَس کِتاب یِوان گورمنٹ چھُس دِوان وٕہٕرۍ باد رۄپیَس شیٚے ساس اس لیے پزِ گورمنٹس اتھ پؠٹھ غور فِکر کَرٕنۍ یِم سارے یِم فیسَلٹی أکِس سکوٗلس منٛز گژھن آسنہِ چاہے پٕلے گراوُنٛڈ چھُ یا ڈیسکٕز چھِ یا بؠنٛچ چھِ یا باقٕے فیسَلٹیٖز چھِ یِم پزن پرٛووایڈ کَرٕنۍ